وعلیکُم اسلام اسلامُ علیکُم

اۭں اۭں ؤنِو کیٛاہ اوسوٕ کرُن ٹھیٖک

ٹھیٖک

ٹھیٖک اَچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک آ تۄہہِ کیٛاہ ؤنوٕ پنُن ناو اچھا اچھا ٹھیٖک اکھ سیکنٛڈ بہٕ کٔرٕ گۄڈٕ چک یتین تہٕ تۄہہِ کٔر چھُو کار نِمٕژ اچھا ٹھیٖک یکیٛاہ اکھ سیکنٛڈ بہٕ کٔرٕ لسٹ منٛز چک

آ آ ؤنِو ؤنِو تُہۍ اۭں مےٚ کوٚر یتین چک ؤنِو تُہۍ کیٛاہ ٲسِو تُہۍ ونان چھُو تۄہہِ یہِ سسٹم گاڑِ ہنٛد چینج کرُن

مگر یے تۄہہِ تۄہے گوو اتھ کمۓ ٹایِم نِمتٕس تتھ کیٛاہ گوویِتِسٔے کالس تتھ چھُو یہِ چینج کرُن اتھ سِسٹَم اچھا اچھا ٹھیٖک اچھا اچھا ٹھیٖک اچھا ٹھیٖک تہٕ ؤنِو رُکِو اکھ سیکنٛڈ بہٕ وٕچھِ بہٕ تھاوو لیکھِتھ تۄہہِ کیٛاہ کیٛاہ چھُ سسٹم اتھ چینج کرُن ؤنِو تُہۍ کیٛاہ کیٛاہ اتھ تۄہہِ چینج کرُن آ ٹھیٖک آ آ ٹھیٖک اۭں اسہے چھِ آز ٹٲرۍ وٲتِمٕتۍ نٔے یِم وٲتۍ اوترے اوترے چھِ یِم نٔے وٲتمٕتۍ اۭں ناو تہِ چھِ أسۍ لیکھان اتھ مطٲ تُہۍ ؤنِو اہن حَظ ٹھِیٖک

نَہ حَظ نَہ تتھ چھِ نہٕ پۄنسہٕ برنۍ کہیٖنۍ تہِ سۄ گٔژھیو تۄہہِ فری سروِس مُفُت تُہۍ کٔرزیو مےٚ فون تہٕ ٹھیٖک چھُ ادٕ کیٛاہ بِہِو خۄدایس حوالہٕ